یَتھ جایہِ بہٕ روزان چھَس اَتھ مطلب یُس میٛون علاقہٕ چھُ تَتھ منٛز چھِنہٕ ٹیٛوٗرِزٕم تیٛوٗتاہ زیادٕ یہِ کِہیٖنٛۍ مطلب ڈیولَپ کِہیٖنٛۍ کیٛازِکہِ أسۍ چھِ باڈَر علاقَس منٛز روزان یور چھِنہٕ زیادٕ لوٗکھ ہٮ۪کان مطلب یِوان پرٛیفَر کِہیٖنٛۍ کَران اِسلیے چھِنہٕ سانہِ آس پاس تیٛوٗتاہ زیادٕ لوٗکھ یِم پَنُن یِم مکان چھِ تِم دِنۍ یَتھ باپَتھ ہوم سِٹے باپتھ کِہیٖنٛۍ دِوان آ کیٛازِکہِ ییٚمہِ علاوٕ تہِ اَکھ تہِ چھِنہٕ یور ٹیوٗرِسٹہٕ زیادٕ کِہیٖنٛۍ یِوان بیٚیہِ چھِ تِمَن کم یُس ایکاومڈیشَن چھِ تمیُک واریاہ زیادٕ پرٛابلِم گژھان آ کیٛازِکہِ تِم چھِنہٕ مطلب یور ییٚلہِ نہٕ یِوانٕے چھِ لوٗ